أزکِس دورَس منٛز گامَس منٛز روزُن شَہرٕ نِش گامَس ترجیٖح دِنۍ تہٕ گامٕچ زِنٛدگی بَصر کَرٕنۍ اَتھ پٔتکِنۍ چھِ کینٛہہ وَجہ یَتھ منٛز اَکھ بوٚڑ وَجہ چھ یُس ماحول اَسہِ آسان چھُ گامُک ماحول چھُ آسان صاف گامُک ہَوا چھُ آسان بَنسبط کہِ شَہَر کہِ نِش صاف صحت چھُ اِنسانَس گامَس منٛز ٹھیٖک روزان اور گامَس منٛز چھِ واریاہ جاے آسان اَسہِ یُس جاے اسہِ اِستِعمال چھِ کَران واریاہَن چیٖزَن منٛز چاہے أسۍ کُنہِ جاے چَکر آسہِ کَرُن یا باقٕے کانٛہہ تہِ ایٚکزَرسایِز آسہِ کَرٕنۍ ٹرٛیفکُک کَم آسُن چھُ اِنسانَس تَتہِ تَتہِ کہِ ہَوا پُلوٗش کَم چھِ تَتیُک ہَوا ییٚمہِ سۭتۍ آلوٗد گژھان اور بیٚیہِ چھِ گامَس منٛز زٔمیٖن واریاہ ایٚولیبٕل موٗجوٗد یَتھ منٛز اِنسان گامَس منٛز ہیکہِ پَنٕنۍ کٲم تہِ کٔرِتھ اور اَمہِ سۭتۍ اِنسان سُنٛد صِحت تہِ روزِ ٹھیٖک شَہرَس منٛز ٲسۍ گَژھنَس کینٛہہ یِم تَتہِ فیسلٹی آسہٕ آسان تِمو موٗجوٗب اوس شَہَر شَہرٕچ زِنٛدگی لُکھ زِیادٕ پرٮ۪فر کَران مگر أزکِس دورَس منٛز چھِ تِم لگ بگ سٲری چیٖز موٗجوٗد گامَن منٛز تہِ یَتھ منٛز اصٕل ایٚجوٗکیشن یا صحتُک ہَسپَتال چھُ یا مارکیٹَس منٛز چیٖز آسٕنۍ چھِ یِم سٲری چیٖز چھِ اَز گامَن منٛز تہِ لگ بگ لگ بگ دٔستِیاب ییٚمہِ کہِ وَجہ سۭتۍ زیادٕ گامَس منٛز روزُن چھُنہٕ اَز مُشکِل کینٛہہ یہِ تہِ چھُ اَکھ وَجہ کہِ گامٕچ زِنٛدگی چھِ پرٛٮ۪فر گَژھان گامس منٛز چھُ یِم تہِ زِندگی ہِنٛدۍ دُہُکۍ اَخراجات اسہِ چھِ آسان یَتھ منٛز کھیٚن چینٕکۍ چیٖز چھِ زیادٕ پَہَم تٕم چھِ گامَس منٛز اسہِ سَستہٕ پیٚوان بَنیٚسبَط کہِ شَہرَس منٛز اَمہِ شَہَرچہٕ زِندگی منٛز چھِ زیادٕ خَرچہِ بنیٚسبَط کہِ گام کیاز گامَس منٛز چھِ أڑۍ چیٖز اکثر نیران پَننیٚنو زٔمیٖن منٛز پَننہِ گَرٕ منٛز یِوان وۄبداونہٕ یِم چیٖز وۄنۍ تَتہِ چھِ بیکِس نِش پیٚوان مٔلۍ اَنٕنۍ تتہِ چھِ آسان قۭمَت شَہر کہِ نِش کَم اور گامٕچ زِنٛدگی چھِ بیٚیہِ سیود سادٕ زِنٛدگی یَتھ منٛز تِم چیٖز یِم سٲنِس کَلچرس منٛز ٲسۍ بنیٚسبط کہِ شَہر کہِ زندگی نِش چھِ وۄنۍ زیادٕ گامچہٕ زِندگی منٛز گامس منٛز روزنَس منٛز چھِ سٲنۍ پٕرٛٲنۍ تٔہزیٖب وۄنۍ تہِ لَبنہٕ یِوان یِم چیٖز چھِ تِمہٕ یِم گامَس شہر نِش چھِ بہتر بَناوان اور اَمہِ کھۄتہٕ یِم پرٲنۍ سانہِ جَد اَجداد چھِ تِم تہِ چھِ اَمیے پَننیے اسہِ گامہٕ پٮ۪ٹھٕے یَتھ منٛز أسۍ روزان چھِ تِم تہِ چھِ ییٚمیے گامٕکۍ تَمہِ موٗجوٗب چھُنہٕ اسہِ یہٕ جدَن اَجدادَن ہِیُنٛد یہٕ گام ترٛاوُن پَسنٛد تہِ کران کینٛہہ ییٚتھ منٛز چھِ سٲنۍ اِموشینٕز تہِ کینٛہہ حِصہٕ چھُ تِہُنٛد تہِ ییٚمہِ کہِ وَجہ سۭتۍ أسۍ پَنُن یہٕ آبٲیی گام چھِنہٕ ہیٚکان ترٛٲیِتھ کینٛہہ